اہن حظ آ ؤنِو اَوا اَوا أسۍ چھِ تھاوان ؤنِو ؤنِو أسۍ چھِ ییٚتی شُرگُفارِ چھُ اَسہِ مین مارکیٹ دُکان آ کَھںٛڈٕ کُلچہِ چھِ اَسہِ بیٚیہِ چھِ کیٛاہ چھِ اَتھ وَنان یِم لۄکٕٹۍ تِم بیکری پیٖس چھِ کیٛاہ چھِ اَتھ وَنا نمکی چھِ بیٚیہِ چھِ یِم زَن لۄکٕٹۍ بیکری چھِ نا یۄس نُن چایہِ سۭتۍ چھِ چَوان سۄ تہِ چھِ اَسہِ اٮ۪وٕلیبٕل آ کیک چھِ اٮ۪ولیبٕل زٕ قٕسٕم اَکھ چھُ چاکلیٹ بیٛاکھ چھُ سِمپٕل اَکھ بیٚیہِ چھِ دال چھِ زٕ ژور قٕسٕم اَسہِ نَورَتَن چھُ مونٛگہٕ دال چھُ باقی سُہ مِکٕسچَر چھُ آلوٗ مِکسچَر چھُ پرٛٮ۪تھ کینہہ بَنہِ اچھا کہٕ یہِ بیکری کٔژ کِلوٗ چھِ تھاوٕنۍ اچھا ترٛےٚ کِلوٗ اچھا بیٚیہِ شےٚ کیک اَچھا زٕ کِلوٗ چھِ نمکیٖن تھاوٕنۍ ہا کھنٛڈٕ کُلچہِ ترٛےٚ کِلوٗ یہِ چھِ یۄس زَن یہِ بیکری چھِ یہِ چھِ گژھان ڈاے ہَتھ رۄپیہِ کِلوٗ آ دال چھِ اَسہِ پنٛژہن ہِنٛز اَوا کھنٛڈٕ کُلچہِ گَژھان ترٛےٚ ہَتھ رۄپیہِ کِلوٗ یہِ تٕرٛہ رۄپیہِ اَکھ کیک تۄہہِ چھُو تۄہہِ چھُو یہِ چاکلیٹ کیک نیُن کِنہٕ پٕلین کیک چاکلیٹ کیک چھُ گژھان پانٛژھ تٕرٛہ ژَتجی رۄپیہِ چلو ٹھیٖک چھُ تۄہہ کھَسِنو اَتھ تۄہہِ کوٗتاہ وَنیو یہِ بیکری ترٛےٚ کِلوٗ گٔے نَو شَتھ تَمِکۍ بیٚیہِ کھسِنو کیکٕکۍ کیککٕۍ کیککٕۍ کھَسِنو زٕ ہَتھ گٔے کہہ شَتھ لگ بگ کھسِنو تۄہہ پنٛداہ شَتھ رۄپیہِ چلو ٹھیٖک چھُ ٹھیٖک سوٗزِو تُلِو ٹھیٖک چھُ ٹھیٖک